ہیٚلو وعلیکُم سلام شُکُر شُکُر الحَمدُ للہ آ آ بِلکُل بِلکُل کَران ہے چھُ ٹھیٖک اَچھا پانس حظ پانَس ٹھیٖک ٹھیٖک

اَچھا ٹھیٖک مین روڑَس پٮ۪ٹھ چھِ حظ تتھ چھا بَنٲوِتھ کٔرِتھ کیٚنٛہہ

ٹھیٖک ٹھیٖک مےٚ ؤنۍتو یہِ سُہ چھا مَطلَب دُکان وُکان کِنہٕ سُہ چھُ یِتھٕ کٔنٮ۪تھ کَمرشَل پرٛاپرٹی بَنٲوِتھ

اَچھا اَچھا ٹھیٖک آ ٹھیٖک فیملی ویملی ٹھیٖک ٹھیٖک ٹھیٖک اَہَن حظ ہَے اَہَن حظ اَہَن حظ ٹھیٖک اَچھا ٹھیٖک کوٗتاہ چھُو کوٗتاہ چھُو زمیٖنہِ تَلہٕ پرٛاپرٹی کۭتِس پٮ۪ٹھ چھِ بَنٲوِتھ ڈایَن پٮ۪ٹھ ڈایَن ہِیٛوٗ تام ڈاے ٹھیٖک گوٚو نٮ۪صف چھُ ہُو نٮ۪صف چھُ یہِ تقریباً سُہ چھُ سُہ چھُ مےٚ توٚتَن تیٚلہِ گَژھُن حظ تہٕ تُہۍ گٔژھِو آسٕنۍ تَتٮ۪ن تہٕ سُہ وُچھہا بہٕ تہٕ

آ ٹھیٖک ٹھیٖک حظ ٹھیٖک ٹھیٖک نہَ بہٕ زن بہٕ زن اَہَن حظ تُہۍ ہٲوِو مےٚ سُہ اَکہِ لَٹہِ ہٲوِو نا مےٚ تُہۍ سُہ تہٕ پَتہٕ کَرٕ بہٕ کٲم مےٚ چھِ آسان کلاینٛٹ اورٕ یور چھُنا یِمَن ضروٗرت چھُ آسان تہٕ بہٕ وُچھٕ پَتہٕ کٔمِس کلاینٛٹس لَگہٕ تہٕ مگر اَتھٕ پٮ۪ٹھی تیٚے ہیٚکہِ نہٕ گٔژھِتھ کیٚنٛہہ مُمکِن چھُ اگر اللہ تعالیٰ سُنٛد یَژھُن اوس سُہ ہیٚکہِ جلدی تہِ گٔژھِتھ کم سے کم دِیِو تُہۍ مےٚ تتھ مَنٛز توتہٕ ہفتہٕ کھَنٛڈ ٹھیٖک چھا تُہۍ کر سَمکھِو مےٚ وۅنۍ تُہۍ کر سَمکھِو مےٚ وۅنۍ تُہۍ کر ہٲوِو مےٚ وۅنۍ یہِ پَگاہ دَہ بجے اِنشاء اللہ پَگاہ دَہ بجے بہٕ تھاوٕ ٹھیٖک چھُ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ ٹھیٖک حظ ٹھیٖک حظ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پرواے کِہیٖنٛۍ چھُنہٕ پَرواے بہٕ وُچھِ کیٚنٛہہ چھُنہٕ پرواے حظ اَدٕ حظ اَدٕ حظ اَدٕ حظ وعلیکُم اسلام